مےٚ چھُ ساروِیو کھۄتہٕ گۄڈنیُٚک آرڈَر یُس مےٚ کوٚرمُت چھُ مِنترٛاہَس پٮ۪ٹھ سُہ کَرے مےٚ کرٛاکرِی کِچنَس خٲطرٕ سامان تَتھ منٛز اوس ڈِنَر سیٹ تَتھ منٛز ٲسۍ کینٛہہ کَپہٕ شےٚ کَپ ٲسۍ پَلیٹ شےٚ ٲسۍ پِرچہِ ٲسۍ کَٹٕل ٲسۍ چیٖنٕک تہٕ تمَن ٲس پوش بَنٲیِتھ گُلاب تھَرِ تہٕ تَوَے کھٔتے مےٚ تم واریاہ زیادٕ پَسنٛد تہٕ مگر تٕ وٲتۍ یِتھ مےٚ آرڈَر ٲسۍ کٔرۍ مٕتۍ تہٕ تمہِ کھۄتہٕ زیادٕ اَصٕل وٲتۍ تہٕ تم بہتر سُہ اوس مےٚ سورُے سیٹ کوٚرمُتَن ساسَس رۄپیَس مِنترٛاہَس پٮ۪ٹھ آرڈَر تہٕ تَتھ اوس تَمہِ دۄہ سیل چَلان تہٕ مگر سُہ چھِ واریاہہٕ زیادٕ خوٗبصوٗرت تہٕ نُندٕبون اَسہِ چھُ پنٛنِس کِچنٕکِس ٹیبلَس پٮ۪ٹھ تم تھٲے مٕتۍ سَجٲیِتھ تہٕ ییٚلہِ تہِ پوٚژھ چھُ یِوان أسۍ چھُ تٔمِس تٔتھی مَنٛزَ بَتہٕ دِوان تہٕ چاے دِوان تہٕ سُہ چھِ واریاہ زیادٕ خوٗبصوٗرت تہٕ سَجھوُن تہٕ یُس تہِ اَسہِ یِوان چھِ سُہ چھِ وَنان تۄہہِ کَتہِ چھُوٕ أنۍ مٕتۍ تۄہہِ کَتہِ چھُو یِم أنۍ مٕتٮ۪ن تہٕ أسۍ چھِکھ وَنان زِ اَسہِ چھِو أنۍ مٕتۍ مِنترٛا پٮ۪ٹھ آرڈَر کٔرۍ مٕتٮ۪ن تہٕ تم چھِ واریاہ زیادٕ خوٗبصوٗرت تہٕ مگر تمَن ہٕنٛز کالٹی تہِ چھِ واریاہ زیادٕ اَصٕل تہٕ مگر سٮ۪ٹھاہ اَفسوٗس چھُم کہِ راتھٕے ٲسٕس بہٕ چھَلان تم تہٕ تمو منٛز پھُٹ اَکھ کَپ پیوٚ پَتھَر تہٕ بیٚیہِ پَلیٹ اَکھ حظ تِکیٛازِ سابنہِ سۭتۍ گٔے رٕس اَتھَس منٛز تِمَن تہٕ تمہٕ پھٔٹۍ زٕ تہٕ مگر توتہِ چھِ تٕم باقٕے ہٲنہ یِتھٕے کٔنٮ۪ن تہٕ تَتھ پٮ۪ٹھ چھِ وٕ کیٛاہ کَروس یہِ چھِ آسان قٕسمَتَس